ہیٚلو اَسَلام علیکُم تُہۍ چھُو حظ ہیٹرِک ریسٹورنٛٹ پٮ۪ٹھ اَسہِ کَراے تُہٕنٛدِ ریسٹورنٛٹ پٮ۪ٹھ وازٕ وانٕکۍ کیٚنٛہہ آیٹم آرڈر یَتھ منٛز زن رِستہٕ گوشتاب تبکھ ماز کۄکُر چھُ یِوان مگر ییٚلہِ اَسہِ یہِ گَرِ مُژرو اَتھ منٛز چھُیی نہٕ کباب اِسی لیے اَسہِ کٔرِو سا اَمِکۍ پۅنٛسہٕ واپس